ہیلو اَسلام علیکُم ٹھیٖک چھُو حظ اہن حظ ٹھیٖک حظ تُہۍ چھِو حظ یہِ باڈی پورا پٮ۪ٹھ شیخ بیکری یہِ اَسہِ حظ اوس کیک اَسہِ حظ اوس کیک ضوٚرَتھ اَسہِ حظ چھِ ویڈِنٛگ کیک ضوٚرَتھ اَسہِ چھِ وَن کے جی کیک ضوٚرَتھ اہن حظ ویٚڈِنٛگ کیک چھِ اَسہِ چھِ خانٛدر پَگاہ تٔتھی خٲطرٕ چھِ اَسہِ کیک اَسہِ حظ چھِ ژۄدہ پنٛداہ حظ اَسہِ چھِ ژۄدیمہِ کال ضوٚرَتھ اَسہِ حظ چھِ ژۄدہمہِ کالہٕ ضوٚرَتھ کیک اہن حظ اہن حظ یہِ أسۍ حظ چھِ وٹَہٕ پورہ بانڈی پورہ اہن حظ نجرمولا مسجِد تَقوا برونٛہہ کَنہِ نہٕ حظ تہٕ یہِ حظ بیٚیہِ چھِ اَتھ تھٲۍ زیو تُہۍ تھیٖم ویڈِنٛگٕے تہٕ اَتھ لٔگۍ ز اہن حظ اَتھ لٔگۍ زیو تُہۍ اہن حظ اہَن حظ اَتھ اَتھ اَتھ لیکھۍ زیو تُہۍ نادوٗ ویڈِس ہِلال اہن حظ اہن حظ اَتھ یہِ اَہن حظ اہن حظ ویسے یہِ کۭتِس گژھِ نے وَن کے جی حظ اہَن حظ اہَن حظ یہِ حظ وٹاپوٗرہ بانٛڈی پورہ وَٹاپوٗرہ بانڈی پورہ نِیَر مَسجِد تَقوا نجار محلہ وٹاپوٗرہ اَہَن حظ اہَن حظ یہِ آ تُہۍ حظ تھٲۍ زیو یہِ تھیٖم تھٲۍ زیوس اَصٕل یہِ پَننہِ آیہِ توتہِ تہٕ بیٚیہِ تھٲۍ زییو پاین ایٚپٕل فٕلیور اہَن حظ اہَن حظ اہن حظ اہَن حظ اہن حظ مےٚ حظ بوٗز تُہُنٛد واریاہ تُہۍ چھُو اَصٕل کیک ویک بَناوان تٔمی کِنٮ۪ن مےٚ پَتہٕ روٚٹ مےٚ نَمبر تہٕ مےٚ دوٚپ بہٕ کَرو تۄہہِ کال اہن حظ اہن حظ کیاہ حظ آ اہَن حظ اَن اہَن حظ اہَن حظ اہن حظ تُہۍ حظ کٔرۍ زیو مےٚ آ تُہۍ حظ کٔرۍزیو مےٚ کیہ فوٹو ووٹو سٮ۪نٛڈ تہٕ بہٕ کَرٕ بہٕ وٕچھ پَتہٕ اہن حظ اہن حظ اہَن حظ اہَن حظ اَہن حظ ایڈوانس اَتھ کوٗتاہ چھُ مےٚ اَتھ کوٗتاہ چھُ مےٚ پیمنٛٹ فوٹیٖن حظ ژَداہ شیٚتھ چلو بہٕ ترٛامو تۄہہِ سَتھ ہَتھ رۄپیہِ ترٛامو بہٕ تۄہہِ تہٕ پَتہٕ دِمو بہٕ سَتھ تیٖس پِرِ نَفرس سون ایی بہٕ دِمہٕ تٔمِس تُہُنٛد ایڈرَس تۄہہِ چھُ بانڈی پوراہ دُکان اہَن حظ بہٕ دِمہٕ تٔمِس تُہُنٛد یہِ ایٚڈرس اچھا جامِیا مَسجِد حظ بہٕ دِمہٕ تٔمِس تُہُنٛد اٮ۪ڈرس تہٕ سُہ واتہِ پانَے ہاں چلو ٹھیٖک حظ چھُ اَسلامُ علیکُم